وَعلیکُم اَسَلام آ بِلکُل حظ فرمٲیو حظ جِناب

اَچھا کٔژ روٗم ووٚنوٕ تۅہہِ پانٛژ روٗم حظ

یہِ گٔیہِ کٔشیٖر گٔیہِ زیٖنت تُہۍ کَتہِ چھِو وُنکیٚنَس نوگأم روٗم کَر کر چھُ رَٹُن آتھوارِ کِنہٕ

نہَ حظ نہَ نہَ بِلکُل تُہۍ مٔہ ہیٚیِو ٹینٛشَن کیٚنٛہہ روٗم پانٛژ شےٚ چھِ ایٚویلیبٕل روٗمَس چھِ پرٛتھ کانٛہہ فیٚسلٹی چھےٚ ایٚولیبٕل تَتہِ چھُ آب چھُ ٹُونٹی فور اوٲرٕس ایٚلیکٹرٛیک سِٹی چھِ ٹُونٹی فوٚر اوٲرٕس تہٕ چھِ باقٕے چیٖز چھِ نہَ نہَ نہَ بِلکُل کانٛہہ پرٛابلم چھَنہٕ بِلکُل بِلکُل سورُے کیٚنٛہہ چھُ ٹھیٖک کانٛہہ پرٛابلِم گژھِ نہٕ ٹُونٹی فور اوٲرٕس چھِ سٔروِس ایٚویلیبٕل اَگر کُنہِ تہِ چیٖزٕچ پیٚیوا ضرٗورت تُہۍ ہیٚکِو منیجمینٛٹس کال کٔرِتھ تُہۍ مےٚ ہیٚیِو کانٛہہ ٹینشَن آ آ پٔر روٗم حظ دِوان أسۍ پٔر ڈیےٚ حظ پٔر روٗم حظ گژھان سُہ وُچھَو أسۍ پَتہٕ ییٚلہِ تُہۍ ؤنِو ییٚلہِ تُہۍ کَنفٔرمیشَن دِیِو اَسہِ اَسہِ چھُ روٗم أسۍ کَرو پَتہٕ ییٚتہِ ڈِسایِڈ اَچھا بہٕ کَتہِ چھُسے ژےٚ ونان وۅنۍ گوٚو اَکھ کٲم کٔرۍزِ شُراہ شیٚتھ گَژھِ ژےٚ فاینَلی اَکھ روٗم حظ شُراہ شیٚتھ حظ شُراہ شیٚتھ

سورُے کیٚنٛہہ سورُے کیٚنٛہہ چھُ ایٚویلیبِل آ تُہۍ لیکھنٲوِو تُہۍ ؤنِو ناو پَنُن بہٕ تھاوٕ تُہُنٛد ناو ییٚتہِ لیٖکھِتھ آ بِلکُل بِلکُل کیٛازِ یہِ گژھِ مےٚ چھُ مینڈیٹڑی آسان تُہۍ تھٲوِو پَنُن ناو لیٖکھِتھ بیٚیہِ ؤنِو تُہۍ کٲتیٛاہ گیٚسٹٕس چھِو تۅہہِ سٍتۍ أسۍ دِمو تَمہِ حِساب کَرہو أسۍ ییٚتہِ برٛونٛٹھٕ کنہِ کتھ کٲم چھِ اَسہِ پتہٕ ییٚتی تہٕ فِلحال ؤنِو تُہۍ پَنُن ناو سَر یٚم نہَ فُل نیٚم ؤنِو اَچھا عُمر مُراد اَچھا ایٚڈرَس ؤنِو تُہۍ ییٚتیُک اَچھا کَنٹیکٹہٕ نَمبر چھا یِہَے تھاوُن تُہُنٛد تُہۍ کرتامتھ دِیِو مےٚ کَنفرمیشَن کٔژَن تامتھ دِیِو مےٚ چَلو چَلو ٹھیٖک مےٚ کر کٔرِو تُہۍ کال کیٛازِکہِ کَنفرِم گَژھِ نہٕ پَتہٕ کِہیٖنٛۍ چَلو ٹھیٖک چَلو ٹھیٖک چھُ چَلو ٹھیٖک چھُ اوٗ کے اَسلامُ علیکُم